اگر أسۍ کٔشیٖر ہِنٛدِس کلچرس کُن دیان دِمو یہِ چھُ اکھ سمپل تہٕ واراہ زبردستہٕ کلچر یتھ کلچرس منٛز چھُ لُکن شعوٗر ادب احتِرام بییٚہِ اکھ سمپل ووتھُن بِہُن ہچھناوان مگر آز کل چھُ یہِ کلچر سون وار وار ختٕم لوٚگمُت گژھنہِ یتیٕکۍ لُکھ چھِ ویٚسٹٲرٕن کلچرس کُن زیادے پہمتھ گژھان لُکھ چھِ ویٚسٹٲرٕن حساب پنُن ڈرس اپ کران لُکن چھُ شرمو حیا تہِ ختٕم گوٚومُت یتیِکۍ یِم ٹرڈشنل سانٛگ چھِ تِم تہِ چھِ وار وار ختٕم لٔگۍمٕتۍ گژھنہِ تِکیازِ لُکھ چھِ وۄنۍ پرٮ۪فر کران وۄنۍ زیادٕ تر نیٚبرٕم رِکارڈ بوزٕنۍ تہٕ بییٚہِ چھِ تِم ویٚسٹٲرٕن کلچرس کُن زیادے پہمتھ توجہہ دِوان ییٚمہِ کِنۍ تِم پنُن کلچر چھِ بالکُل مشرٲوِتھ ژھٕنان